اسلام علیکُم جِناب تُہۍ چھِوا ڈرٛیٖم برٛکٕس بہٕ حظ چھُس بین بس سِٹینٛڈ پیٚٹھ بہٕ حظ چھُس پانہٕ کَنٛٹرٛیکٹر تُہۍ چھِوٕ حظ ڈی ایم برٛکسی مےٚ ٲس سکوٗل زٕ ترٛےٚ یہِ حظ کَنٛٹرٛیککٹَس پیٚٹھ ہیتۍمٕتۍ مےٚ حظ ٲس ترٛےٚ ریٚتنٕے خٲطرٕ ضروٗرت حِناب مےٚ چھِ سکوٗل ترٛےٚ یِمن گژھِ کٲم کٲلۍکیٚتھ پیٚٹھ ترٛےٚ دۄہہِ سِٹاٹ ترٛیٚیہِ دۄہۍ گژھَن مےٚ سیرِ آسنہِ آ جِناب تُہۍ بوٗزِو اکھ کَتھ مےٚ چھُ ییٚتہِ أسۍ چھِ بہٕ چھُس شُپین روزان ییٚتہِ تہِ چھِ واریاہ یِم نا سیرِ ویرِ کٕنان وَن تُہُنٛد ناو چھُ مےٚ بوٗزمُت مَگر مےٚ چھُ اکھ نَمبر سیٖر حظ ضروٗرت مےٚ چھُ بوٗزمُت تُہُنٛد ناو تُہۍ چھِو پٔرفیٚکٹ سیٖر دِوان تَوے موٗجوٗب کوٚر مےٚ تۄہہِ حظ شُپین پیٚٹھ فون اَہَن حظ اَدٕ حظ اَدٕ حظ تہِ حظ بوٗزُم تہِ حظ بوٗزُم نہ اکھ نَمبر سیٖر چھِ مےٚ ضروٗرت تِکیٛازِ یہِ چھُ سکوٗلَن ہُنٛد مَسلہٕ نا بیٚیہِ چھُنہٕ زیادٕ توٗتاہ نہ حظ مےٚ چھُو گاڑِ وُہ ضروٗرت لگ بھگ وُہ گٲڑِ مٲنۍتَو تُہۍ حظ ترٛییہِ دۄہ بعد مےٚ گژھَن ایکزیٚکٹ لوکیشن پیٚٹھ حظ سیرِ واتنہِ اَدٕ حظ اَدٕ حظ شُکرِیا شُکرِیا مےٚ ؤنۍ تو حظ یہِ ریٹ کیٛاہ حظ چھِ پانژھ ترٕٛہ ساس حظ آ نہَ حظ وۅنۍ کَم ریٹاہ گژھیٚس نا کِہیٖنٛۍ ہَے اَسہِ چھُ ییٖژھ ہَن بوزٗم نہ حظ مےٚ دوٚپ تۄہہِ آوٕ شُپین پیٚٹھ فون تِکیٛازِ مےٚ بوٗز تُہُنٛد ڈی این برٛکٕس تُہۍ چھِوٕ دِوان سیٖر اکھ نَمبر صاف سیٖر فُٹہٕ ؤٹہٕ بغٲر گٔژھِنو اگر مےٚ اتھ سیٖر باسہِ سُہ چھُنہٕ مَسلہٕ کیٚنٛہہ آ وۅنۍ کٔرِو وۅنۍ نا تُہُنٛدُے بوٗز اَسہِ اتھ کٔرِو تُہۍ دۅیہِ ترٕٛہ ساس فاینل تہٕ آ چلو ٹھیٖک چھُ آ مےٚ گژھَن ترٛےٚ دۄہۍ بعد واتنہِ بہٕ کرٕ تۄہہِ لوکیشن یِکہٕ وُنۍ سیٚنٛڈ تہٕ اور گژھَن آسٕنۍ ترٛیٚیہِ دۄہۍ بعد یِم حظ سیرِ

چلو شُکرِیا شُکرِیا بہٕ کرٕ تۄہہِ بہٕ کرٕ تۄہہِ بیٚیہِ حظ فون حظ ٹھیٖک چھا حظ اَدٕ حظ اَدٕ حظ سلام علیکُم والیکُم سلام